گۄڈٕنِچ سٹیٹ گٔے جموں اینڈ کشمیٖر دۄیِم سٹیٹ گٔیے یہِ دہلی ترٛیٚیِم سٹیٹ گٔیہِ کولکتہ ژوٗرِم سٹیٹ گٔیہِ گُجرات تہٕ پوٗنٛژِم سٹیٹ گٔیہِ مہراشٹرا